یِتھ کَنۍ اگر أسۍ وٕچھو اگر أسۍ وٕچھان چھِ زَنہٕ

أسۍ کِتھ کَنۍ چھِ آب کھالان کہِ کُنہِ کُںٛوا منٛزٕ یا کُنہِ وَنو أسۍ یہ یَتھ کیٖرِ منٛزٕ ناگہٕ منٛز کِتھ کَںۍ چھِ آب کھالان نارمٔلی چھِ أسۍ بالٹیٖنو سۭتۍ کھالان یا اگر کانٛہہ کیوٗر زیادٕ بۄن چھِ آسان تیٚلہِ چھِ أسۍ تَتھ رَز لاگان بالٹیٖنَس تَتھ سُہ بالٹیٖن چھِ بۄن والان تَمہِ پَتہٕ چھِ أسۍ آب کھالان وۄنۍ اگر نارمٔلی وۄنۍ یہِ گوٚو یِتھ کَنۍ یا کُنہِ جایہِ چھُ آسان پَس آب تَتٮ۪ن چھِ سیوٚد آب بالٹیٖن تُلان تہٕ کھالان نَتہٕ چھُ لَگان رَز بالٹیٖنَس ییٚلہِ بالٹیٖنَس رَز چھِ لاگان سُہ با رَز چھِ والان بۄن اورٕ چھُ کھَسان آب پَتہٕ چھِ سُہ آب أسۍ یِوان بیٚیہِ چھُ بیٛاکھ چیٖز اَکھ بیٛاکھ اَکھ یہِ چھُ سۄ رَز چھِ آسان نَلکَس سۭتۍ یُتھُے أسۍ نَلکَس چھِ چار دِوان اورٕ چھِ سُہ آب کھالان اَگر وۄنۍ اَسہِ آسہِ یِہوٚے کَرُن کُنہِ اِلٮ۪کٹِرٛک موٹرٕ تھرٛوٗ تیٚلہِ اگر کُنہِ جایہِ کانٛہہ مطلب ژَلہٕ وُن آب آسہِ تَتٮ۪ن ہٮ۪کو أسۍ پایپ ترٛٲوِتھ موٹرٕچ سۄ موٹرٕچ پایپ یُتھُے آب مطلب یُتھُے أسۍ تَتھ اِلٮ۪کٹِرٛکسِٹی دِمو سۄ کَرِ آبَس کھیٖنچہِ سۄ پانَس کُن یُتھُے سُہ پانَس کُن آب اَنہِ اَمہِ پَتہٕ ہیٚکہِ یہِ موٹَر آب ہیٚکہِ کھٔسِتھ یہِ ہیٚکہِ نَلکَن یِتھ یِتھ کَنۍ ہٮ۪کو أسۍ کٔرِتھ مطلب زَن أسۍ ہٮ۪کو یِتھ کَنۍ یہِ آب کھٲلِتھ وۄنۍ اگر اَمی آبہٕ تھرٛوٗ اَسہِ آسہِ اِلٮ۪کٹِرٛکسِٹی جَنریٹ کَرٕنۍ تیٚلہِ چھُ اَسہِ اگر یہِ یہِ چَلہٕ وُن ناگ ہیوٗ آسہِ اَتٮ۪ن تھاوَو أسۍ موٹَر یِہوٚے موٹَر ییٚلہِ اَتھ یہِ آب پیٚیہِ پیوٚو پیوٚو تیز تیز پَکہِ یہِ پَکہِ پَکہِ تیز تیز تیز اَمہِ پَتہٕ واتہِ اَکھ ٹایم اٮ۪لٮ۪کٹِرٛکسِٹی گژھِ اَمہِ موٹرٕکہِ پَکنہٕ سۭتۍ یُتھُے یہِ تیز تیز تیز پَکہِ یہِ کَرِ اٮ۪لٮ۪کٹِرٛکسِٹی جَنریٹ کَرِ پاوَر جَنریٹ تَمہِ ذٔریہِ ہٮ۪کو أسۍ اَمی موٹرٕ تھرٛوٗ پاوَر تہِ پَتہٕ جَنریٹ کٔرِتھ